ہیٚلو اسلام علیکُم ہیٚلو ہاں جی کون کٲشِر پٲٹھۍ یہِ وعلیکُم سَلام اَہَن حظ تُہۍ چھِو حظ ٹھیٖک آ آ أسۍ حظ چھِ بُک سیٚلَر غُلام رسوٗل میٖر اَہَن حظ اَہن حظ أسۍ چھِ مَشہوٗر واریاہ زیادٕ أسۍ چھِ واریاہ نٔے نٔے چارٹ تھاوان بیٚیہِ چھِ کِتاب وِتاب تھاوان شُرٮ۪ن ہٕنٛز آ آ أسۍ چھِ پینَن بُکٕس بیٚیہِ چھِ اَسہِ نوٹ تہِ تھاوان اگر نوٚو اگر سُہ شُر نوٹ پَرِ تٔمِس چھَس بہٕ گارَنٹی دِوان سُہ گژھِ فیل کَنٹِنیوٗ آ مارکر تہِ چھِ أسۍ ترٛاوان آ بورڈ تہِ چھِ أسۍ ترٛاوان بورڈ چھِنہٕ واتان کیٚنٛہہ تہٕ وۅنۍ کَران چھِس اورٕ یورٕ جَل چارٕ تہٕ ترٛاوان اوٗرۍ بیٚیہِ ؤنِو حظ اَز کِتھٕ پٲٹھۍ کوٚروٕ تۄہہِ فون بٔڈۍ پٮ۪ن حظ أسۍ حظ چھِ ہَم بَجہِ سِکیل چھَنا تِم چَپٹی تِم شستٔروٗ آ آ تُم تہِ چھِ أسۍ ترٛاوان نہَ حظ شُرۍ حظ چھِ رَٹان تِم تہِ ؤنِو

اَچھا چار ترٛےٚ بَچہِ کِتھٕ پٲٹھۍ حظ چھِ پَران تۄہہِ ناو کیٛاہ چھُ اُویس اَچھا ماجہِ کیٛاہ چھُس ناو آ آ سُہ چھُ مَشہوٗر مشہوٗر آ ٹھیٖک ٹھیٖک وۅنۍ چارٹ کَتھ کَر حظ چھُو تۄہہِ ضروٗرت ریٹ حظ چھِ چارٹَس تۄہہِ پَے اَکھ چھُ تۄہہِ گَرٕ تھاوُن گِروی بَس گَرٕے یوٚت حظ بیٚیہِ پان پَنُن پان بَس آ سُہ تہِ چھِ أسۍ أسۍ چھِ رَٹان گۄڈٕنٮ۪تھ چھِ أسۍ أسۍ یِم کَسٹٕمَرَس سُے وَنان ژٕ مَتھ تھاوان گِروِی زیادٕ تَر چھِنہٕ مانان کیٚنٛہہ وۅنۍ أڑۍ أڑۍ چھِ دِوان سُہ تہِ تھاوان گِروی مگر تَتھ چھِ کَٹٮ۪ن ہٕنٛدٮ۪ن کیٛاہ کَرو تَتہِ چھَنہٕ مطلب زیادٕ تَر چھِ کٹی تھاوان سُہ بَند یِم کورِ چھِ تھاوان تُہٕندٮ۪ن چھِنہٕ مَزٕے یِوان اَہَن حظ اَہَن حظ ٹھیٖک چھُ بِترا

ٹھیٖک حظ چھُ